اَسَلام ییٚتہِ حظ اوس ییٚتہِ حظ اَسہِ حظ اوس وُنکٮ۪ن ضروٗرت فایَر سٔروِس حظ ٲس اَسہِ وُنکٮ۪نَس ضروٗرت آ اَہَن حظ ییٚتہِ حظ لَگے دُکانَس أکِس لَگے نار توا چھِ حظ بانٛڈی پورہ بنان پور آ اکھ حظ لگہِ بیٚیہِ بیٚیہِ تھوڑا گژھن اَہَن حظ آ تٔمِس چھِ ضروٗری ضروٗرت ییٚتہِ گٔے واریاہ بیٖڈ یِم چھِ کَریکھ نار ژھیٚوراونٕچ کوٗشِش البتہ یہِ آو نہٕ وُنہِ ژھیٚوراونہٕ کِہیٖنٛۍ اَہَن حظ آ یہِ گوٚو وُنکٮ۪نس چھانپورہ بَنان پوٗر چھانپورہ

آ مین روڈ کِنۍ بِلکُل بِلکُل بٔڈ ہِش گٲڑۍ تہِ واتہِ اَہَن حظ آرام سان اَدٕ کیٛاہ

لگ بگ ژور ہَتھ کِلو یہِ ژور ہَتھ میٖٹر حظ اَہَن حظ آ جاوید احمد اَہن حظ آ ہَمسایی چھُ مگر جلدی تِم حظ چھِ ترٛےٚ دُکان وُچھَو وُنہِ چھِ بٔچتھٕے وۅنۍ چھِ کران وۅنۍ چھِ أسۍ ہٮ۪وان اَدٕ کیٛاہ اسلام علیکُم